ہٮ۪لو السلام علیکُم ٹھیٖک پٲٹھۍ چھُو حظ وۄستہٕ صٲب چھُو حظ اَہن حظ ٹھیٖک پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ بہٕ حظ اوسُس دپان بہٕ کَرٕہا تۄہہِ سۭتۍ کٲم تُہۍ چھُو نہٕ حظ یہِ دٔسِل کٲم کران بہٕ حظ دَپان بہٕ کرٕہا تۄہہِ سۭتۍ تُہُنٛد بوٗزُم واریاہ کیٚنٛہہ تۄہہِ چھُو آسان فُل سیٖزنَس کٲم بہٕ کرہا وۄنۍ تۄہے سۭتۍ کٲم بہٕ کرہا مٔزوٗرۍ دۄہا دۄہا تۄہے سۭتۍ بہٕ حظ چھُس تۄہہِ چھُو حظ تُہۍ کیٛاہ چھُو ونان متعلِق بہٕ کرٕ یِم تۄہہِ سۭتۍ کَر کَرٕ بہٕ جایِن تیٚلہِ تیٚلہِ چھُنہٕ حظ بہٕ بہٕ چھُس یورٕ بیٚیہِ کِس جایہِ تہِ کٲم کَرا أسۍ چھِ وٕنۍکٮ۪س کریٖلۍ کھَنان بہٕ ترٛاوہا سُہ کٲم ییٚلہٕ تہٕ بہٕ یِم ہا تۄہے سۭتۍ تیٚلہِ ٹھیٖک بہٕ حظ چھُس راج باغ ییٚکیٛاہ روزان وٕنۍکٮ۪نَس مگر بہٕ چھُس وٕنۍکٮ۪نَس ییٚتہِ چھا چھانپورِ چھُس بہٕ وٕنۍکٮ۪نَس کریٖلۍ کھَنان اَسہِ اَسہِ کیٛاہ حظ تُہۍ دۄہ حِساب کیٛاہ دِیِو تُہۍ اَسہِ ٹھیٖک ساڑ شےٚ ہَتھ حظ ٹھیٖک پانٛژھ ہَتھ رۄپیہِ کَم حظ چھُ تھوڑا گژھان اگر حظ تُہۍ تھوڑا ہُرٲیِو اَتھ تِکیٛازِ تۄہہِ چھو آز پَیی آز چھِ درٛۄجَر تہِ صحیح اَز کیٛاہ چھُ بازرٕ یِوان نہ وٕچھِ وٕچھِ وٕ وٕچھ حظ وٕچھ حظ تُہۍ بہٕ وَنو اَکھ کَتھ بہٕ چھُس وٕنۍکٮ۪نَس ایٚکیٛاہ بیٚکِس وۄستَس سۭتۍ کرٛیٖلۍ کھنٛنہِ گژھان یہِ چھُ مےٚ یہِ چھُ مےٚ گژھ ٲٹھ شَتھ رۄپیہِ پٔر ڈے دِوان بیٚیہِ چھُ مےٚ یہِ بَتہٕ دِوان اورَے بہٕ حظ چھُ بہٕ حظ چھُ بہٕ حظ چھُ بہٕ حظ چھُس اَمہِ مۄکھ بہٕ حظ چھُس اَمہِ مۄکھ وَنان کہِ مےٚ چھِ تُہُنٛد واریاہ بوٗزمُت تۄہہِ چھو کٲم آسان پوٗرٕ سیٖزنَس پانَس آو مےٚ بیٚیہِ حظ بیٚیہِ حظ چھِ مےٚ یہِ وۄستہٕ یہِ چھُ مٔنٛزۍ ٹَپلہٕ کران یہِ چھِ پونٛسہٕ وونٛسہٕ کھٮ۪وان تُہُنٛد چھُ مےٚ ایٖماندٲری ہُنٛد واریاہ بوٗزمُت ٹھیٖک حظ چھِ اَہن حظ اَہن حظ بوٗزُم حظ چون مےٚ بوٗز نِوٕز منٛز اوس چون بوزان یہِ چھُ وٕنۍکٮ۪ن أمِس چھِ وٕنۍکٮ۪س دَہ پَنٛداہ نَفر سۭتۍ مےٚ تٔر تٔتی تُل مےٚ یہِ نمبَر مےٚ دوٚپ تۄہہِ کرو فون تہٕ تۄہہِ وَنو توتہِ بہٕ اَہن حظ عزاب وزاب نہٕ کیٚنٛہہ آچھا ٹھیٖک یہِ کٔہ تۄہہِ کٔژ چھو ٹایمِنٛگ کہِ ٹایمِنٛگ کیٛاہ حظ چھو تۄہہِ آسان

اچھا ٹھیٖک وٕچھ حظ اَڈٮ۪ن اَڈٮ۪ن جایَن چھُو تُہۍ کامہِ پٮ۪ٹھ گژھان دۄہ پٲٹھۍ اَڈٮ۪ن جایَن حظ سُہ چھِ ٹھیکہٕ کران مکانَس

آچھا ٹھیٖک حظ جُمعہ چھُٹی چھِ حظ کُنہِ دۄہ آسان ہَفتَس منٛز چھُٹی آسان کُنہِ دۄہ اچھا ٹھیٖک حظ چلو ٹھیٖک حظ چھُ بہٕ کرو تۄہہِ بیٚیہِ فون بہٕ کرٕ ییٚمِس وۄستَس سۭتۍ حِساب تہٕ بہٕ کرو تۄہہِ پَتہٕ فون اَدٕ حظ